بِلکُل گوٗگٔل میپ چھُس بہٕ واریاہ زیادٕ اِستعمال کران اَکثر بیشتر تہٕ مَگر گوٗگل میپ چھُ واریاہ مَدد کران اِنسانَس ڈِسٹنس چھِ اَسہِ ہاوان تمہِ ڈَریکشن چھِ آسان تَتھ منٛز باسے مےٚ تھوڑا پروبلِم سُہ باسے نہٕ مےٚ زیادٕ ٹھیٖک کِہیٖنۍ تہِ تَتھ چھُ آسان ہٲیِتھ تہٕ اَکہِ سایڈٕ چھُ آسان گژھُن تَتھ چھِ آسان رایِٹ سایڈُک لیفٹ سایڈٕ ہٲیِتھ لیفٹ سایڈُک رایِٹ سایڈٕ ہٲیِتھ پوٗرٕ ایکوٗریٹ چھُنہٕ سُہ ہاوان اَصٕل پٲٹھۍ کیٚںہہ تَمہِ کھۄتہٕ اَصٕل چھُ وٹٕس ایپ کیاہ چھِ وَنان اَتھ سُہ چھُ واریاہ اَصٕل گوٗگٔل میپ کھۄتہٕ ٹرانَسلیشن چھِ کران گوٗگل ایسِسٹَنس یُس مِلان چھُ سُہ چھُس بہٕ اِستعمال کران ییٚمہِ پرونانسیشنہٕ خٲطرٕ ڈکشنٔری اِستعمال کران بَس یہِ چھُ بوزُن